أسۍ چھِ اَنان آز کل گاڑِ تِمن چھُ آسان ناو ہایر چھِ آسان کُنہِ گاڑِ ناو ہیٖرو ہیٖرو چھُ آسان کُنہِ گاڑِ ناو یا کُنہِ سایکَلس یا کُنہِ بایکہِ چھُ آسان ہیٖرو ہۄنٛڈا ناو ڈِیوٗک چھِ آسان اَڑٮ۪ن اَڑٮ۪ن چھِ آسان ناو کے ٹی اٮ۪م بایکہِ وارِیاہ اصٕل فٲیدٕ اَسہ دِوان أکِس پٮ۪ٹھ بیٚکِس جاے نِوان بیٚیہِ کمٕے ٹایمس منٛز نِوان اَتھ چھُ وارِیاہ فٲیدٕ اکھ بایِک ییٚلہِ أسۍ مٔلۍ ہٮ۪مو تمہِ سۭتۍ چھِ أسۍ وارِیاہ فٲیدٕ مِلان تِکیٛازِ کہِ سُہ اَسہِ أکِس پٮ۪ٹھ بیٚکِس جاے نِوان بیٚیہِ چھَس کمٕے ٹایِم دِوان بیٚیہِ چھِ ہیٖروہوںٛڈا اصۭل کمپٔنی وارِیاہ اصٕل آلٹو گاڑِ چھ کے ٹٮ۪ن گاڑِ چھِ کِریٖٹا گاڑِ چھِ بایکہِ چھِ نیران بُلیٹ بایِک چھِ نیران وارِیاہ بایکہٕ چھِ آسان یِمن پٮ۪ٹھ اَسہِ وارِیاہ فٲیدٕ چھِ ملان کہٕ تِم چھِ اَسہِ نِوان أکِس جاے پٮ۪ٹھ بیٚکِس جایہِ اَسہِ چھُ کمسٕے ٹایِمس پٮ۪ٹھ مطلب یٖژاہ بایکہٕ چھِ دُنیاہس وارِیاہ اصٕل سارے بایکہٕ چھِ وارِیاہ اصٕل یِمو سۭتۍ اَسہِ وارِیاہ فٲیدٕ مِلاو کمٕے تایِم چھُ اَسہِ لگان أکِس جاے پٮ۪ٹھ بیٚکِس جاے گژھنس یا سُکوٗٹی چھِ آسان جُپیٖٹر سُکوٗٹی چھِ ناو پِلیٖجر سِکوٗٹی سِکوٗٹی بنایَکھ تِمن نہٕ آز پٮ۪ٹرول تہِ ضوٚرتھٕے چھِ پٮ۪وان تِم تہِ چھِ وارِیاہ اصٕل ییٚمِس اِنسانس ضوٚرتھ چھِ لگان أکِس جاے پٮ۪ٹھ بیٚکِس جاے نِنٛنس کالیج گژھنس دفتر گژھنس کُنہٕ جاے تہِ گژھنس دوٗر رشتہٕ دارن نِش گَژھان چکرس گَژھان تِمو سۭتۍ چھِ اَسہِ وارِیاہ فٲیدٕ یِوان بیٚیہِ چھِ اَسہِ کَمٕے ٹایِم لگان اِنسانس پَزن سُکوٗٹی اَنٛنہِ یِم بایکہٕ انٛنہِ گاڑِ انٛنہِ یِم سۭتۍ اَسہِ وارِٕیاہ فٲیدٕ چھِ مِلان تِمن چھِ اَڑٮ۪ن ناو آسان وارِیاہ اصٕل کمپٔنی چھِ آسان إہنٛزٕ مطلب یِمو گاڑِ چھِ بنایِمژ بایکہٕ چھَکھ بنٲیہِ مژ اَسہِ پَزِ اَنٕنۍ بایِک اَنٕنۍ گٲڑ سۄ نی اَسہِ أکِس جاے پٮ۪ٹھ بیٚکِس جایہِ تِکیٛازِ تٔمۍ سۭتۍ چھِ وارِیاہ فٲیدٕ اَسہِ مِلن